واریاہ واریاہ زیادٕ خوشی چھِ اِنسان سۭتۍ یِوان أنٛدرِ سکوٗن چھِ یِوان ییٚلہِ أسۍ وٕچھان چھِ یِمہٕ پوش چھِ آسان درٛامٕتۍ یِمَن یا آز چھِ أسۍ بیٚہوان پارکہِ منٛز پَتہٕ چھِ آسان پوش یِم اَسہِ لٲگۍ مٕتۍ چھِ تٕمہٕ چھِ اِنسان حظ چھِ سُہ اَلگٕے سکوٗن اِوان بیٚیہِ ہوا چھُ آسان تمہِ وِزِن کُلٮ۪ن کُلٮ۪ن کُلٮ۪ن ہُنٛد ہوا تیُتھ ہوا چھُنہٕ پھین تہِ دِوان کِہیٖنۍ شامَس شامَس چھِ أسۍ سٲری بٲژ بیٚہوان پارکہِ منٛز پَتہٕ چھِ آسان أسۍ سٲری بِہِتھ اَتی پوش تہِ چھِ آسان واریاہ مطلب خوٗبصوٗرتی چھِ امہِ سۭتۍ اِنسان چھِ دِلُک سکوٗن تہِ بیٚیہِ دٮ۪ماغَس تہِ سکوٗن آسان یہِ چھِ واریاہ اَصٕل